ہٮ۪لو اَسلامُ علیکُم وعلیکُم سلام اے منظوٗر صٲب چھِ حظ ٹھیٖک ہے اَصٕل پٲٹھۍ حظ ہے تۄہہِ ٲسٕو نہ حظ یہِ کیب ٲسٕو نہ حظ توہہِ یہِ گٲڑۍ گٲڑۍ ٲسٕو نہ توہہِ آ ژٕ وَن حظ مےٚ اَسہِ اوس گژھُن یور گُلمرگ تانۍ اوس اَسہِ چَکرَس گژھُن

تہٕ اَتھ تٲنۍ ؤنۍ تَو اَسہِ اَسہِ کوٗتاہ لَگہِ

ہے پَنٛژترٛہ شیٚتھ حظ چھِ زیادٕ گژھان ہے اَہَن حظ ٹوٗل چھِ مگر پَتہٕ تہِ کوٗتاہ تُہۍ سوٗنچِو أسۍ چھِ أسۍ تہِ چھِ مُزوٗر بہہ باے أسۍ چھِنہٕ کانٛہہ گیٚزٹِڈ مُلٲزِم کیٚنہہ أسۍ چھِنہٕ کانٛہہ تھٕد نفر کیٚنہہ بہٕ حظ چھُس تِہ مٲنِتھ مگر وٕ تھوڑا کٔرِو کَم پہن یہِ چھِ گژھان زیادٕ حظ وٕ وَن حظ ژٕ مےٚ اگر ہور گژھیَو أسۍ یور پہلگام آ اور کیٛازِ چھِ زیادٕ ہُہ تہٕ ہور چھِ کَم مطلب اورٕ کیٛاہ خرچی چھِ زیادٕ ہور تہِ چھِ وَتہِ گژھُن تہِ ہور تہِ چھِ وَتہِ وَتہِ گژھُن یور چھا تھوڑی جہازَس منٛز گژھُن تہٕ یور ہسا لٔگۍ زیادٕ ہے ا کِلوٗمیٖٹر چھِ یہِ تھوڑا زیادٕ بہٕ چھُس مٲنِتھ مگر پَتہٕ تہِ کۭژاہ خرچی ؤنۍ تُہۍ ہے چھُو زیادٕے وَنان آ ریٹ کیٛاہ چھِ اورٕ عام ریٹھا کیٛاہ چھَو تۄہہِ اَتھ یۄس تۄہہِ پَنٕنۍ یہِ ڈریوَر برادٔری چھَو تۄہہِ کیٛاہ ریٹھا چھَو اَتھ مقرر کٔرٕمژ ژور ساس تہٕ تُہۍ چھُو نہ حظ فِلحال آوُر کامہِ سۭتۍ کِنہٕ نہ تُہۍ چھُو فری نہ اَسہِ چھِنہٕ اَتھ دۄہ دۄہ وۄہ تھاوُن اَتھ خٲطرٕ فِکِس کٔرِتھ کِنہٕ نہ تُہۍ کٔمۍ دۄہ ٲسِو فری اَسہِ اوس یِہٕے اَتوارِ دۄہ پُلان آ اَتھ خٲطرٕ ما چھِ اَسہِ کیٚنہہ سٕے وٕے تراوٕنۍ پانٛژھ ہَتھ چھےٚ حظ سٕے تراوٕنۍ یِم چھےٚ حظ اَسہِ کیشٕے تراوٕنۍ کِنہٕ أسۍ ہٮ۪کَو ایٚکاوٕنٛٹَس تہِ ترٲوِتھ وٕ مطلب وٕ پہلگام تانۍ گژھِ وٕ برابر ساس یہِ ژور ساس وٕ گژھِ نہ کَم کِہیٖنۍ اَتھ اگر اَسہِ راتَس آسہِ گژھُن تیٚلہِ